لوکَل سکوٗلَن منٛز اگر بہٕ وٕچھِ گورمٮ۪نٛٹ سکوٗل یِم ییٚتہِ چھِ تِمَن منٛز کیٛاہ کیٛاہ فیسیلٹیٖز چھےٚ یِم لیک چھےٚ گۄڈنٮ۪تھی چھِ یۄس اَسہِ مٮ۪نیجمٮ۪نٛٹ چھَنا مطلب تِم چھِ واریاہ کالِفایڈ آسان مگر گورمٮ۪نٛٹ چھُنہٕ تَوجہ دِوان تِہِنٛزِ اٮ۪ٹٮ۪نڈٮ۪نسہِ پٮ۪ٹھ کینٛہہ تِہِنٛز بَیو میٹِرٛک گژھِ واریاہ سخت یِنۍ تھاونہٕ تاکہِ تاکہِ یِم اگر تِم سکوٗل گژھن زَنہٕ پرٛایوٮ۪ٹ سکوٗلُک ٹیٖچَر چھُ آسان تٔمِس چھِ یِوان مونیٖٹَر کَرنہٕ یہِ آوا أمۍ پَرنٲویٛا شُرۍ یِتھَے کَنی گژھِ گورمٮ۪نٛٹَس منٛز تہِ آسٕنۍ اَتھ گژھِ اِنَسپٮ۪کشَن گژھُن اَمہِ پَتہٕ گَژھِ شُرٮ۪ن یُن پِرٛژھنہٕ تۄہہِ کُس کُس چَپٹَر پوٚروُ سٮ۪لبَس کوٗتاہ کوٚروُ کَمپٕلیٖٹ اَمہِ پَتہٕ گژھِ یِمَن مٮ۪نیجمٮ۪نٛٹہٕ پِرٛژھنہٕ یُن یہِ گژھِ نہٕ خٲلی أکِس بَچَس پِرٛژھنہٕ یُن کینٛہہ یہِ گژھِ واریِہَن بَچَن یُن پِرٛژھنہٕ تَمہِ پَتہٕ سونٛچنہٕ یُن اَمہِ پَتہٕ ہٮ۪کو أسۍ کینٛہہ ڈِسِجَنٕز نِتھ اَتھ رِلیٹٕڈ دٔیِم کَتھ چھےٚ یہِ کہِ وۄنۍ کَم کَم چیلینٛج چھِ سکوٗلَن منٛز آسان اَکھ چھِ گۄڈٕنٮ۪تھ یِہوٚے کہِ ماسٹَر اگر نہٕ بیو بیو میٹِرٛک چھےٚ واریاہ اِمپاٹنٛٹ سۄ گژھِ آسٕنۍ ہرکُنہِ سکوٗلَس منٛز تاکہِ ماسٹَر یِن ٹایمَس پٮ۪ٹھ دۄیِم فیسیلٹیٖز لایک لایبرٔرِیَن منٛز اگر کینٛہہ بُکٕس چھےٚ آسان کینٛہہ چھَنہٕ آسان مطلب ہر کٲنٛسہِ بَچَس گژھن مِلنہِ کِتابہٕ الگ الگ پٲٹھۍ بیٚیہِ گرٛاوُنٛڈ گژھِ آسُن پٕلے گرٛاوُنٛڈ گژھِ آسُن واریاہ بوٚڑ تاکہِ بَچہِ ہٮ۪کَن گِنٛدِتھ بیٚیہِ گژھِ سٕپوٹٕس اٮ۪کٹِوِٹیٖز گژھن واریاہ گژھنہِ تَمہِ سۭتۍ تہِ چھُ اَسہِ واریاہ زیادٕ فٲیدٕ اگر سٕپوٹٕس اٮ۪کٹِوِٹیٖز چھےٚ گژھان بَچہٕ چھُ بَنان سُہ چھُنہٕ خٲلی پَڑھایہِ منٛز کینٛہہ بلکہِ باقٕے فیٖلڈَن منٛزٕے چھِ سُہ واریاہ اَصٕل کَران بیٚیہِ گژھن کامپِٹِٹِو یِم یِم آسٕنۍ زَنہٕ اٮ۪سے کامپِٹِشَن گوٚژھ آسُن آٹ کامپِٹِشَن گوٚژھ آسُن یہِ گوٚژھ آسُن بَڑٮ۪ن بَڑٮ۪ن سکوٗلَن سۭتۍ اگر لوکَل سکوٗل چھِ تہٕ بیٚیہِ یہِ اَتہِ چھِ مطلب اَتہِ گٔژھ بیٚیہِ آسٕنۍ ساف سِکِل کٕلاسٕز کامنِکیشَن سِکِل کٕلاسٕز گژھن آسٕنۍ کیٛازِکہِ کَمپیرِزٕن اگر أسۍ کَرو بٔڑۍ سکوٗل یِم آسان چھِ بیٚیہِ یِم لۄکٕٹۍ سکوٗل چھِ مطلب یِم سکوٗل مطلب مٲنۍتو تُہۍ کَم کَم سکوٗل چھِ تِمَن منٛز چھِ تِمَن منٛز چھِ یِہٕے فرق کہِ اَتہِ چھُنہٕ آسان کوٚمنِکیشَن سِکِلزَن ہِنٛز فرق چھےٚ اَتہِ گژھان باقٕے پَڑھٲے چھِ آسان ہُہ تہِ اَصٕل ییٚتہِ تہِ اَصٕل یا بَچَس چھُ پانَس تام آسان مَگَر کومنِکیشَن سِکِلز ڈٮ۪ولَپ چھےٚ گژھان مگر پرٛایوٮ۪ٹ سکوٗلَس منٛز کیٛازِکہِ تَتہِ چھِ کومنِکیشَن سِکِلزَن پٮ۪ٹھ دھیان دِوان گَورمٮ۪نٛٹ سکوٗلَس منٛز چھِنہٕ تیوٗتاہ دھیان دِوان کینٛہہ